وعلیکُم سلام آ اَسہِ ٲسۍ ضوٚرَتھ اَسہِ ٲس اَکھ کَپھ ضوٚرَتھ ژَتجی چھِ گژھان زیادٕ مگر مےٚ چھِ پاے محنت چھِ لَگان مگر تھوڑا چھِنَہ پٮ۪وان کَرُن پَتہٕ مۄخثر کوٗتاہ گژھِ نَہ نَہ یوٗتاہ نہٕ کِہیٖنۍ تھوڑا بیٚیہِ کَم کٔرِو یہِ چھِ واریاہ زیادٕ وٕنۍ تہِ کیٛاہ کیٛاہ چیٖز چھِ ایوٗتاہ لَگان ییٖژاہ کیٛاہ محنت چھِ لَگان اَتھ وٕنہِ گژھیٛا مۄخثر یُتُے میٛٲنۍ نَظر حظ مطلب تُہۍ چھُو وَنان ژَتجی رۄپیہِ چھُو نَہ وَنان نَہ بہٕ چھَس وَنان بہٕ چھَس وَنان پٔژٕ رۄپیہِ چھِ ٹھیٖک مگر پٕژٕ چھِنَہ ٹھیٖک

تُہۍ چھُو تَتھ سۭتۍ ژۄٹ تہِ نِوان آچھا ٹھیٖک مےٚ چھِ ضوٚرَتھ تہٕ وٕ مۄخثر چھےٚ ریٹ یِہَے کِنہٕ نَہ چلو ٹھیٖک چھِ پانٛژھ تٕرٛہ رۄپیہِ آد سا ٹھیٖک چھِ تیٚلہِ زٕ کَپ حظ سَتَتھ ٹھیٖک حظ چھِ